پرٛیوَٹ ہاسپِٹَل حظ چھِ واریاہ واریاہ حظ وۄنۍ چھُ یُتُے اَسہِ ڈِفکَلٹیٖز گژھان کُنہِ سہِ چھِ اٮ۪مَرجَنسی پیشَنٛٹ حظ نیُن مگر اَتہِ چھِ واریاہ اٮ۪کسپٮ۪نسِو آسان حظ سُہ ڈِفکَلٹی چھِ گژھان حظ فَرضہِ اَگر کانٛہہ ٹٮ۪سٹ آسہِ نٮ۪برِ کَنۍ ڈۄڈَس ہَتَس گژھان یا گورمٮ۪نٛٹ پانٛژہَن رۄپیَن گژھان اوٚ پرٛیوٹَس منٛز چھِ تٔتھۍ حظ لَگان پانٛژھ ہَتھ بَس یُتُے ڈِفکَلٹی حظ باقٕے سورُے حظ مگر یہِ پرٛابلِم چھِ مین حظ اَتہِ چھِ پرٛایسٕز ہاے اٮ۪کسپٮ۪نسِو آسان ہاے اٮ۪کسپٮ۪نسِو سٔرجٕری حظ ہٮ۪وان ٹٮ۪سٹَن ہٮ۪وان سٔروِس ہَر کُنہِ چیٖزَس اَتہِ چھِ اٮ۪کسپٮ۪نسِو حظ واریاہ سُہ ڈِفکَلٹیٖزٕز چھِ واریاہ فیس گژھان یِمَن پرٛیوَٹ اَتہِ چھِنہٕ مطلب تیُتھ مطلب اِنصاف آسان کہِ یُتھ اَکھ غریب پیش تہٕ نیٖہا پَنُن پیشَنٛٹ تٔمِس گژھِ ٹرٛیٖٹمٮ۪نٛٹ